وعلیکُم سلام آ تُہۍ چھِو حظ ٹھیٖک صحت چھُو حظ ٹھیٖک تُہۍ چھُو کٔشیٖرِ پٮ۪ٹھ یُن ٹریکِنٛگ کَرنہِ ہے کیٚنٛہہ چھُ نہٕ پرواے ییِو تُہۍ ٲش کٔرِتھ آہَن حظ سُہ روزِہیو تۅہہِ تُہۍ ییٚلہِ تٔرِو نا کٔشیٖر تُہۍ کٔرۍزیٚو کٲم تُہۍ کٔرو پنٕنۍ ڈِٹیل حظ سینٛڈ آ بہِ وَنہو تۄہہِ ییٚلہِ تُہۍ یِیِو نا تہٕ بہٕ وَنہو تۄہہِ سورُے کیٚنٛہہ تہٕ أسۍ دِمہو تۄہہِ نفر تہِ سۭتۍ أسۍ تھاوَو تُہُنٛد کھٮ۪ن چٮ۪نُک خیال تہِ أسۍ تھاوَو تُہُنٛد خیال تہِ تۄہہِ میکسی کیب آسہِ ضروٗرت سُہ تہِ تہٕ پٮ۪ٹھٕ تھاوَو تُہُنٛد پوٗرٕ پوٗرِ اَنتِظام چاہے تُہُنٛد ایکیٛوٗپمٮ۪نٛٹ آسہِ یعنے کہِ یہِ ٹینٛٹ وینٛٹ آسہِ یا بیٚیہِ کیٚنٛہہ آسہِ آ یہِ تھاوَو أسۍ اَصٕل پٲٹھۍ تُہُنٛد اِنتظام تۄہہِ تھاوَو أسۍ اَصٕل سیٚفٹی کٕہیٖنٛۍ تہِ رِسک آسہِ نہٕ تہٕ کیٚنٛہہ چھُ نہٕ پرواے اَگر تۄہہِ پُلان آسٮ۪و تُہۍ کٔرۍزیٚو کٲم تُہۍ کٔرۍزیٚو مےٚ ڈِٹیل سینٛڈ تہٕ تۄہہِ ؤنہو بہٕ تَمہِ آیہِ واپس تُہۍ کَمہِ آیہِ کیٛاہ کٔرِو اَدٕ سا بِہِو رۅبس حوال